ہیٚلو وعلیکُم اَلسلام اَلسلام علیکُم اَسہِ حظ ٲسۍ پوٚش ضروٗرت

تُہۍ چھِو تُہۍ چھِو کٕنان پوٚش اَسہِ اوس ضروٗرت پوٚش واریاہ قٔسمٕکۍ ٲسۍ ضروٗرت تۄہہِ کَتین تۄہہِ کَتین چھُو دُکان

اَچھا پَگاہ ہیٚکوٕ تیٚلہِ أسۍ یِتھ اَچھا یہِ گۄلاب چھُناہ آسان یہِ گۄلاب یہِ کۭتِس چھُ یہِ گَملہٕ گژھان

اچھا پالتھیٖنن منٛز تہِ چھُناہ آسان تِم چھا پالتھیٖنن منٛز آسان اَسہِ چھُ ریڈ ریڈ روز بیٚیہِ چھُناہ آسان بیٚیہِ چھُ پارَک گرِ بَناوٕنۍ تَتھ خٲطرٕ چھُ درمُن وَمُن ضرَوٗرت تِم زیٖٹھۍ تِم کٔنٛڈۍ دار نہٕ کیٚنٛہہ یِم تِم زیٖٹھۍ چھِ آسان بیٚیہِ چھُ بیٚیہِ چھُ تتھ آسان سُہ بیٛاکھ قٔسٕم سُہ پِنک بیٚیہِ چھُ بیٛاکھ قٕسم قٕسم آسان سُہ پوٚش سُہ چھُ یِوان وَٹنہٕ تِم چھِوٕ اَوا راتھ کی رانی بیٚیہِ چھُ مطلب بیٚیہِ چھُناہ گَملَن منٛز آسان تِم لۄکٕٹۍ لۄکٕٹۍ پوٚش تِم ریڈ کَلر پِنک کَلر بیٚیہِ چھِ تِم ضروٗرت بیٚیہِ چھِ بیٚیہِ اوس درمُن ضروٗرت بیٚیہِ چھُِ بیٚیہِ چھُنا تِم بیٛاکھ آسان تِم یِم تِم سَبٔز کَلر اَچھا بیٚیہِ چھِ آسان تِم اَچھا بیٚیہِ چھا آسان تِم بےٚ بیٛاکھ قٔسٕم یَتھ یہِ پٔرفوٗم حظ چھُ نیران تِم چھِوٕ اَچھا کَمرَس منٛز چھِناہ یِوان تھَونہٕ تُم گَملہٕ اَچھا بیٚیہِ چھُ تِم بیٛاکھ آسان تِم زیٖٹھۍ تِم زِیٖٹھۍ مَرژانٛگَن ہِوِۍ مَرژانٛگَن ہِوِۍ آ بیٚیہِ چھُ سُہ بیٛاکھ تَتھ چھُ سُہ کیٛاہتام سُہ چھُ آسان کیٛاہتام اَتھ ہیٛوٗ تِم پوٚش آ راتھ کی رانی بیٚیہِ بیٚیہِ بیٚیہِ چھِناہ آسان ٹِم ایلویرا کیٛاہتام کُلۍ تی تِم بیٚیہِ ٲسۍ تِم ضروٗرت اَچھا بیٚیہِ ٲسۍ بیٚیہِ چھِ آسان تِم بیٛاکھ تتھ چھِ تِم چھِ آسان تِم بٔڈۍ تِمَن چھُ کھسان تِم نِکۍ نِکۍ پوٚش واریاہ اَچھا بیٚیہِ واریاہ قٔسمٕکۍ أسۍ آ أسۍ نِمو گَملہٕ تہِ أتی پوٚش تہِ أتی پالتھیٖنن منٛز چھِناہ آسان پوٚش کم تِم تہِ نِمہو کم کیٛاہ اَچھا ریٹ کیٛاہ گژھِ یِمَن ریٹ کیٛاہ چھِ حظ یِمَن